مےٚ چھُ تَمنا مگر تماہ چھُ آسان سارنٕے لۄکٹیٚن شُڑیٚن تہِ بَڑیٚن تہِ بٕڑَن تہِ مےٚ تہِ چھُ تمنا مےٚ چھیٚس دَپان مَکان گوٚژھ آسُن رُت گوٚژھ آسُن ییٚلہِ رشتہٕ دارَس نِش انسان گَژھان چھُ سُہ رشتہٕ دار چھُ آسان بٔسِتھ اگر انسان چھُ آسان تٔمس ؤسِتھ پَتہٕ چھُے نہٕ انسان منٛدچھان انسان گٔژھۍ سٲرے گٔژھۍ آسٕنۍ ہِوی یُہوے تمنا چھُم بیٚیہِ دِلَس مَنٛز دپان چھیٚس روٚب گوٚژھ یَژھُن روٚب گوٚژھ کرُن یٲری سُہ گوٚژھ کَرُن یٲری خانٔہ کعبَس گَژھہٕ ہا حج کَرہاو تتہِ طواف کَرہاو تتہِ خانٔہ کعبَس پھیرہاو زیارت کَرہاو روضٔہ پاکُک زیارت کرہاو گوٚژھ یَژھُن خۄدا تہٕ نبی یمٔے شوق چھِ میٛٲنِس دِلَس مَنٛز یم شوق چھِ مےٚ سٮ۪ٹھاہ دِلَس مَنٛز یم گٔژھۍ جمع ینۍ روٚب گوٚژھ طمع کاسُن بیٚیہِ چھِ لۄکٕٹۍ بیٚیہِ چھِ مےٚ بَچہِ یم چھِ خانٛدرس وٲتمٕتۍ بہٕ چھَس مےٚ چھُ تمنا دِلَس مَنٛز یمن گوٚژھ پَنُن مول موج پوشُن یم والہوکھ نَکھہٕ انسان گوٚژھ وُچھُن پَننیٛو أچھیٚو یہِ یہنٛد تمنا گوٚژھ روٚب کاسُن انسان گوٚژھ وُچھُن یم گٔژھۍ پَننیٛو اَتھوٚو یَژھُن خۄدا تعالیٰ نَکھہٕ والُن کیٛازِ أمس شُرۍ سٕنٛز چھِ آسان واریاہ پریشٲنی أمس مٲلِس ماجہِ یہِ چھُ آسان راتَس تہٕ دۄہَس سونٛچان یمن شُریٚن ہُنٛد دپان یِم شُرۍ گٔژھۍ بجا گَژھٕنۍ یِم شُرۍ گٔژھۍ گَژھٕنۍ بجا یمن گوٚژھ خۄدا یٲری کَرُن سارنٕے گوٚژھ یٲری کَرُن